ڈانسَس منٛز چھُ قۄدرٔتی طور اکھ سُہ احساس تھومُت قۄدرَتَن کہِ ییٚمہِ سۭتۍ ییٚلہِ تہِ کُنہِ جایہِ أسۍ وٕچھو زَن زِ ڈانٕس چھُ کانٛہہ کَران کینٛہہ پٔرفارمٮ۪نٕس چھِ چَلان ڈانسِنٛگ ڈانسِنٛگ ہِنٛز تہٕ اِنسان چھُ آٹومیٹِکلی سُہ اَکھ جذبات اُبران تہٕ تُہۍ توتہِ آسِوٕ کوٚرمُت سُہ محسوٗس کہِ اِنسان ییٚمہِ وِزِ کانٛہہ ڈانٕس چھُ آسان کَران میوٗزِک بیٖٹسَن پٮ۪ٹھ تہٕ اِنسان چھُ اَتھٕ نَرِ آٹومیٹِکلی تہِ ہِلاوان آسان یِم اَتھٕ نَرِ یِم یہِ ہیلاوان چھِ آسان یہِ چھُ تٔمۍ سٕنٛدۍ جذبات آسان اُبران ڈانٕس وٕچھان وٕچھان بیٚکہِ سُنٛد یہِ چھُ دَپان بہٕ تہِ کَرٕ ہا بہٕ تہِ ہیلاوہا نَرِ زَنٛگہٕ ڈان ڈانسَس منٛز چھُ حقیٖقتی اکھ پاوَر یُس زَن چھُ اِنسانَس چھُ بیٚکہِ سُنٛد سُہ یُس پٔرفارمٮ۪نٕس چھُ وَسان یہِ ڈانسِنٛگ پٔرفارمٮ۪نٕس اَمہِ سۭتۍ چھُ مُتٲثر گَژھان یہِ چھُ وٕچھان یہِ چھُ وٕچھان یہِ کیٛاہ کَمالات چھُ کَران کہِ یہِ کِتھ پٲٹھۍ چھُ یہِ اَتھ بیٖٹَن پٮ۪ٹھ یہِ بَرابَر یہِ پان ہِلاوان یہِ یہِ یہِ یہِ سِٹَپ کَران بَرابَر یہِ اَمیُک یُس یہِ اَثر چھُ أمِس یہِ چھُ أمِس پوٗرٕ دٮ۪ماغَس منٛز روزان اَمیُک پیٚوان سُہ چھانٛپ اَکھ دٮ۪ماغَس منٛز اَمہِ پٔرفارمٮ۪نسٕچ تہٕ أمۍ سٕنٛز یِم جذبات چھِ اَمہِ سۭتۍ یِم چھِ اَمہِ سۭتۍ اُبران کہِ یہِ تہِ چھُ کَران یِتھ پٲٹھۍ یہِ چھُ سونٛچان پنٛنہِ جایہِ لاگان سونٛچُن یہِ چھُ کَران یِتھ پٲٹھۍ بہٕ تہِ کَرٕ ہا بہٕ تہِ ہیٚچھِ ہا ڈانٕس یہِ چھُ اَکھ سُہ نٮ۪چرَل چیٖز اَکھ أمِس منٛز تہِ چھُ یِوان یہِ چھُ اَکثَر گژھان اِنسان یُتھُے یہِ بٮ۪کِس چھُ وٕچھان ڈانٕس کَران یا کینٛہہ چھُ وٕچھان یہِ تِژھ کانٛہہ پٔرفارمٮ۪نٕس اَمیُک چھَام چھُ أمۍ سٕندِس دٮ۪ماغَس منٛز روزان تہِ یہِ چھُ وَنان بہٕ تہِ کَرٕہا یی بہٕ تہِ وایہِ ہا نَرِ زَنٛگ یِتھَے پٲٹھۍ بہٕ تہِ کَرٕہا یِتھَے پٲٹھۍ ڈانٕس یِتھ پٲٹھۍ یہِ چھُ کَران أمِس چھُ سُہ اکھ أنٛدری سُہ خوشی اَکھ مِلان یُس نہٕ یہِ اِظہار چھُ ہیٚکان کٔرِتھ کینٛہہ مگر یہِ چھُ آسان سُہ خوشی سُہ احساس چھُ آسان خٲلی أمسی تَران سَمجھ کہِ اَمہِ وِزِ أمۍ سٕنٛدِس پانَس أمۍ سٕنٛدِس دٮ۪ماغَس منٛز گژھان کیاہ چھُ آسان یِم چیٖز یِم ڈانٕس وغیرہ یِم چھِ حقیٖقتَن مُنسلِک اِنسان سٕنٛدٮ۪ن اِموشَنَن سۭتۍ یِم چھِ آٹومیٹِکلی اِنسان سٕنٛدۍ جذبات اُباران ییٚلہِ تہِ کینٛہہ یہِ آسوٕ تۄہہِ پانہٕ تہِ وُچھمُت